یِتھ کنۍ چھُ نہٕ مےٚ وُچھمُت کینٛہہ یِم یو ایف اوز مگر فِلمَن منٛز یا کینٛہہ یُس ایٚنِمیشَن چھِ تِمَن منٛز چھُ مےٚ وُچھمُت تِمو منٛز چھُ مےٚ یہٕ نوٹِس کوٚرمُت زِ اگر ہَسا ایلِیَن وَسان یَمَن سٲنِس زمیٖن پٮ۪ٹھ لایِف گَژھِ واریاہ زیادٕ چینٛج تِم کَرن یَتھ پٮ۪ٹَھ قَبضہٕ یٔمۍ وَجہہ سۭتۍ ہیومَنَن ہِنٛز لایِف واریاہ زیادٕ اِفیٚکٹہِ گَژھِ یہِ ہُتھ پٲٹھۍ چھُنہِ مےٚ پوٗرٕ پَتہ کینٛہہ زِ یہِ چھا پوٚز یا یہِ چھا اَپُز پر مےٚ چھُ بوٗزمُت زِ دَپان ایلِیَن یِن کَرتامَتھ چھُ ایلیَنَن یُن تِم تِمَن فِلمَن یا تِمو ایٚنِمیشِنیٚو حِساب اگر ایلِیَنُو اِنویڈ کوٚر سون أرتھ یٔمۍ کِنیٚتھ زٕ تِم ہیومَنَن اَکہِ وار وار وار وار ختم کَرَن زٕ تِم کَرَن پَتہِ سورُے یہِ پانَس اَنڈَر یہِ چھِ مےٚ تمہِ کِنیٚتھ اَکھ میٚسیج مِلٲمِژ اَدَروَیِز چھُنہِ مےٚ پوٗرٕ بِلیٖف اَتھ پٮ۪ٹھ کینٛہہ